اَسلام علیٚکُم جِناب یہِ عامِر صٲب اَتھ یُس نیگیٹو ایکسپیرینس چھُ میٲنِس پروڈکٹس مےٚ حظ اَنیاو ٹی وی اَتہِ سُہ حظ چھ ییٚلہِ سُہ بہٕ ییٚلہٕ چھس چالوٗ کران تَتھ چھُ بٔلر یِون بٔتھۍ سِکریٖنَس ییٚمہِ سۭتۍ نہٕ مےٚ ییٚمہِ سۭتۍ مےٚ مُشکِل چھ گژھان پِکچر تَصویٖر وٕچھنہٕ ٹی ویَس پٮ۪ٹھ اس لیے یِتھۍ ڈفالٹ آیٚٹمز گژھن نہٕ سوٚزٕنۍ اورٕ یورٕ تِجارَت کرنہِ اَمہِ سۭتۍ کیٚنٛہہ اَمہِ سۭتۍ چھِ عوامَس تہِ نۄقصان تۄہہ تہِ نۄقصان